کینٛہہ سایِنٹِسٹَن ہُنٛد ناو چھِ یِتھ کٔنَن گۄڈنیُک اوس اے پی جے عبدالکلام دوٚیُم اوس سی وی رَمَن ترٛیٚیِم ٲس کَلپَنا چاولہ سی وی رَمَن چھِ میون فیورِٹ سایِنٹِسٹ کیٛازِکہِ سُہ آو نوبَل پرٛایِز سۭتۍ نوازنہٕ تِم ٲس دِژمٕژ سکیٹرِنٛگ آف لایٹٕچ تھیوری تہِ